یُس وقت چھِ یہِ چھِ زٕ ساس سَدہُک ییٚلہِ اَسہِ پرٛوجَکٹ اوس مِلیومُت یوٗنیٖوَرسٹی کہِ طرفہٕ مےٚ اوس کَرُن پنٛنہِ أکِس فرٛنٛڈِ سۭتۍ کٲم تٔمِس چھِ ناو نَوشیٖن تٔمِس سۭتۍ کٲم کَرٕنۍ ٲس واریاہ زیادٕ مُشکل کیٛازِکہِ تٔمِس اوس سَمٕجھنَس لَگان واریاہ زیادٕ ٹایم واریاہ واریاہ واریاہ زیادٕ ٹایم سۄ ٲس پٮ۪وان پیوٗنٛت پیوٗنٛت ٲس سۄ پٮ۪وان سَمجھاوٕنۍ بیٚیہِ ٲس سۄ ڈامِنیٹِنٛگ سۄ ٲس نہٕ دِوان بیٚیِکِس سۄ ٲس بیٚیِکِس سٕنٛدِس تٔمِس اوس باسان کہِ بہٕ چھَس خبر کۄس باقٕے چھِنہٕ کِہیٖنۍ تہِ ییٚلہِ یُتھُے اَسہِ پرٛوجَکٹ مِلیو یہِ مِلیو اَسہِ دۄن شُرٮ۪ن اَسہِ اوس پٮ۪وان گامہٕ پَتہٕ گامہٕ پھیرُن اٮ۪گرِکَلچَرُک ڈیٹا اَننہٕ خٲطرٕ یہِ ٲس نہٕ مےٚ دِوان برونٛہہ پَکنہٕ کِہیٖنۍ تہِ نہ اوس تٔمِس پانہٕ نہ اوسُس پانَے تگان کینٛہہ کَرُن اَتھ منٛز پیوٚ مےٚ اَکھ چیٖز کَرُن پَتہٕ بہٕ ٲسٕس أمِس ہاں میں ہاں مِلاوان بہٕ ٲسٕس تٔمِس وَنان آ ژٕ چھَکھ ٹھیٖک بہٕ چھَس غلط تہٕ پَکان ٲسۍ اِتھَے کِنَتھ بیٚیہِ ٲسٕس پَتہٕ تٔمِس وَنان پَتہٕ ٲسٕس بہٕ تٔمِس آرام سان کٔرِتھ سَمجھاوان کہِ کِتھ پٲٹھۍ کیٛاہ چھِ کَرُن ییٚتہِ نَس یہِ غلط ٲس آسان بہٕ ٲسٕس تَتہِ نَس أمِس آرام سان کٔرِتھ سَمجھاوان کِتِنَسَن چھَکھ ژٕ غلط یہِ چھِ یِتھ پٲٹھۍ چھِنہٕ کَرُن کِہیٖنۍ تہِ لیکِن تِتھ پٲٹھۍ اوس نہٕ تٔمِس دِوان باسنہٕ کینٛہہ کہِ یہِ چھِ تٔمِس باسہِ بہٕ چھَس خبر کۄس مےٚ چھِنہٕ کِہیٖنۍ تِتھ پٲٹھۍ تِنہٕ کینٛہہ بہٕ ٲسٕس تٔمِس آرام سان کٔرِتھ وَنان یِتھ پٲٹھۍ ہُہ کَر یِتھ پٲٹھۍ ہُہ کَر کِہیٖنۍ تہِ بیٚیہِ ٲس مےٚ سۄ روٗم میٹ تہٕ ہوسٹَلَس منٛز سُہ ٲس تھوڑا وَرٕہٕج سۄ ٲس نہٕ یورُک بوزان بلکل تہِ کِہیٖنۍ تہِ تہٕ سۄ ٲس